کٲشِر زَبان بَچاونہٕ خٲطرٕ تہٕ برونہہ کُن پَکناونہٕ خٲطرٕ گژھن سکوٗلن کالیجن یوٗنہِ اِنورسٹین بیٚیہِ اَلگ اَلگ اِدارن منٛز کٲشِر زَبان پَرنہٕ یِنۍ تَمہِ چہِ کِتاب گژھن یِنۍ سُہ گژھِ وَنٕنہ یِنۍ اکھ أکِس سۭتۍ گژھن تِم تَمیکۍ کٲشِر زَبان مُتعلِق فنکشن گژھنۍ یُتھ یہِ کٲشِر زَبان برونہہ کُن پَکہِ یُتھ کٲشُر زَبانۍ مطلب مَشہوٗر گژھِ أتی أتی ہیٚچھن باقی ینہٕ وٲلۍ یِنہٕ واجنہِ پُے تِم ہٮ۪چھن اَصٕل پٲٹھۍ کٲشُر تہٕ تٔمی سۭتۍ گژھن کٲشَر زَبان مَشہوٗر